کٲشِر زبان چھِ اکھ سُہ زبان یُس زنہٕ صِرف کٔشیٖرِ منٛزٕے یٲژ زیادٕ تر یِوان چھِ بولنہٕ کٲشِر زبان سمجھنہٕ باپتھ تہٕ اتھ منٛز یِم تہِ اکھ کٲشُر غلطی چھِ کَران اتھ زبانہِ ونٛنس منٛز یا برٛونٛہہ کُن پکناونس منٛز تٔمِس اِنسان سنٛدۍ خٲطرٕ چھِ صرف اکھ چیٖز یا اکھ کٲم وَنو أسۍ تہِ کَرٕنۍ تٔمِس چھِ کٲشُر گۄڈنِکے پٮ۪ٹھ اصٕل پٲٹھۍ پَرُن

پتہٕ پٔرِتھ برٛونٛہہ کُن بیٚیِس تام واتناوُن کٲشِر زبان چھِنہٕ سہٕ زبان اکھ یُس زنہٕ صرف یا أسۍ وَنو یِتھ پٲٹھۍ یُس زن پوٗرٕ مُلکَس منٛز سٕہ زبان بولنہٕ چھِ یِوان مگر یُس زن سُہ زبان آسہِ یُس صرف أکِس جاے آسہِ یِوان أکِس سِٹیٹس منٛز ونٛنہٕ آسہِ یِوان سُہ زبان سمجھنہٕ تہٕ تتھ منٛز غلطی کڑنس غلطی کَڑٕنۍ چھِ وارِیاہ مُشکِل آسان اَمہِ باپتھ چھِ اَسہِ تِمن بٕزرگن سۭتۍ مہٕ بٕزرگن نِش بِہُن تِمن بٕزرگن وَنُن زِ کٲشِر زبانہِ منٛز کیٛاہ کیٛاہ چھِ تِمہٕ کَتھٕ یِم زن اَسہِ وٕنیُک تانہِ بوٗزمژَے چھَنہٕ تہٕ یِمہٕ زن أسۍ برٛونٛہہ کُن پتہٕ وَنو اَسہِ چھِ تِمن بُزرگن نِش بِہُن یِم زن وارِیاہ برٛونٛہہ کالہِ پٮ۪ٹھ روزان چھِ یَتھ کٔشیٖرِ منٛز یِمو زن کٲشِر زبان وارِیاہ اَصٕل پٲٹھۍ آسہِ پٔرمٕژ لیٚچھمٕژ تہٕ برٛونٛہہ کُن ؤنۍمٕژ زیادٕ تر چھِ کٔشیٖرِ منٛز بُزرگَنٕے پَے زِ کٲشِر زبانہِ منٛز کیٛاہ چھِ تِم چیٖز کیٛاہ چھِ تِم کَتھٕ یِم زن نہٕ وٕنۍکٮ۪ن کِس جوانس پَے چھِ کِہیٖنۍ کٲشِر زبان چھِ سُہ زبان یُس زن صرف ہندُستانس منٛز کٔشیٖرِ منٛز چھےٚ یِوان بولنہٕ تہٕ ونٛنہٕ کٲشِر زبانہٕ منٛز کانٛہہ تہِ غلطی کَڑٕنۍ چھِ أزۍکِس جوانس خٲطرٕ وارِیاہ مشکِل مگر اگر أسۍ بُزرگن نِش بیٚہمو بُزرگن سۭتۍ کتھ کَرو یِم زن وارِیاہ پرٛانہِ بُزرٕگ چھِ وٕنۍکٮ۪ن کٔشیٖرِ منٛز موجوٗد مُمکِن چھِ تِم ما ہٮ۪کن اَسہِ ؤنِتھ تہٕ أسۍ ہٮ۪کو پتہٕ برٛونٛہہ کُن تِم کَتھٕ پکنٲیِتھ تہٕ کٲشِر زبان ہکون برٛونٛہہ کُن تہِ پکنٲیِتھ